سانہِ کٔشیٖرِ منٛز چھُ کش کشمیٖری لنٛگویج ہُنٛد واریاہ اَکھ مہتَپوٗن حِصہٕ روٚٹمُت کیٛازِکہِ اَمچ یۄس یہِ کٲشٕر لنٛگویج چھےٚ یہِ چھےٚ اَکھ خوٗبصوٗرَت لٮ۪نٛگویج بیٚیہِ چھےٚ یہِ اَسہِ پَنٕنۍ کٲشرٮ۪ن ہِنٛز اَکھ مٔدٕر زبان ییٚمہِ زَبانہِ سۭتۍ سٲنۍ کٔشیٖرِ ہِنٛز پہچان چھےٚ تہٕ سٲنۍ کٔشیٖر ہِنٛز یہِ چھےٚ اَکھ سِٹیٹ اَکھ یۄس چھےٚ یۄس پہچانٛنہٕ چھےٚ یِوان نیٚبرِمٮ۪ن ملکَن منٛز وۄنۍ چھُنہٕ اَکھ چیٖز چھُ کہِ یۄس سٲنۍ کَشمیٖر لٮ۪نٛگویج چھےٚ أمۍ کوٚر اٮ۪جُکیشَن سِسٹَمَس منٛز واریاہ اَکھ اِمپاٹنٛٹ رول اَدا گۄڈٕ اوس نہٕ گۄڈٕنِکِس زمانَس منٛز کٔشیٖرِ منٛز کِہیٖنۍ نہٕ یہِ کَشمیٖری وَشمیٖری پَرناوان وۄنۍ کیٚنٛہہ کال گوٚو گۄڈٕنٮ۪تھٕے یُتھُے بَچہِ اوس زٮ۪وان تٔمِس ٲسۍ نہٕ کٲشُر پَرناوان کیٚنٛہہ تٔمِس ٲسۍ سیوٚدُے اُردو ہِنٛدی اِنٛگلِش کیٚنٛہہ جَنرَل نالیج کانٛہہ تہِ یِم پَرناوان تِمَن ٲسۍ نہٕ دِوان کٲشِرۍ لٮ۪نٛگویج کُن یِنہٕ کِہیٖنۍ نہٕ مگر وۄنۍ کیٚنٛہہ ٹایِم گوٚو ییٚمہِ کٔشیٖرِ ہِنٛدیو لُکَو تہٕ کٲشریو ماسٹَرو یِمو پرٛانیو کٲشُر اوس پوٚرمُت بوٗزمُت لیوٚکھمُت اوسُکھ تِمو أنۍ اَکھ رٮ۪وَلیوٗشَن اَکھ اَتھ تِمو کوٚر نَیہِ سَرٕ یہِ سِٹاٹ یہِ پَرناوُن تِمو دیُت اَتھ کٔشی کَشمیٖری زبانہِ واریاہ کیٚنٛہہ وَتھٕ بَو تہٕ بیٚیہِ دیُتُکھ برٛونٛٹھ برٛونٛٹھ پَکنَس اَتھ واریاہ موقعہٕ گورمٮ۪نٛٹَن تہِ کٔر اَتھ منٛز واریاہ اَکھ ہٮ۪لٕپ اَتھ برٛونٛٹھ پَکناونَس منٛز گورمٮ۪نٛٹَن ترٛٲو یہِ لۄکٹٮ۪ن لۄکٹٮ۪ن سکوٗلَن منٛز کالجَن منٛز یونیورسِٹیَن منٛز ڈِپاٹمٮ۪نٛٹَن منٛز تٔمۍ کوٚر لاگوٗ کہِ أسۍ ہٮ۪کو کٲشٕر پٲٹھۍ تہِ کَتھ کٔرِتھ تہٕ أسۍ ہٮ۪کو کٲشٕر پٲٹھۍ تہِ ؤنِتھ بیٚیہِ دیُتُکھ بَچَن اَکھ موقعہٕ اَکھ زِنٛدگی منٛز کٲشُر پَرنہٕ خٲطرٕ تِمَن کَرٮ۪کھ یِم کِتابہٕ اِنکٕلیوٗڈ اَکھ مین سَبجَکٹ ہَر کُنہِ سکوٗلَس منٛز ہَر کُنہِ یونیورسٹی منٛز ہَر کُنہِ جایہِ اَتھ أمۍ وۄنۍ یُس أمِس کٲشٕر زبانہِ سانہِ رول کوٚر اَدا اَتھ پَرناونَس منٛز کیٛازِکہِ پنٛنِس پَرناونَس کِس طٔریٖقَس تہٕ بیٚکۍ سٕنٛدِس زبانہِ منٛز پَرناونہٕ کِس طٔریٖقَس چھےٚ واریاہ فرق بہٕ سَمجھاوو تُہۍ یِتھ کٔنۍ کہِ اَگر أسۍ پَنٕنۍ کٲشِرۍ زبانہِ منٛز کٲنٛسہِ کانٛہہ کَتھ سَمجھاوو یا کانٛہہ لٮ۪سَن یا کانٛہہ چٮ۪پٹَر سَمجھاوو تٔمِس یی سُہ زیادٕ اَصٕل پٲٹھۍ سَمٕجھ ایز کَمپِیٲڈ ٹُہ اگر أسۍ تٔمِس اِنٛگلِش یا ہِنٛدی یا بیٚیہِ کُنہِ لٮ۪نٛگویج منٛز سَمجھاوو اَمی کہِ کوٚر کٲشٕر أکۍ کٲشٕر اٮ۪جُکیشن کٲشِرۍ لٮ۪نٛگویجہِ واریاہ رول اٮ۪لَے کٲشٕر بَچَن پَرناونَس منٛز ہیٚچھناونَس منٛز کیٛازِکہِ کانٛہہ چھُ آسان یُتھ ییٚمِس پَنٕنۍ موج چھےٚ گۄڈٕ پٮ۪ٹھَے لۄکچار پٮ۪ٹھَے ہیٚچھناوان مٔدٕر زَبان یعنی زِ کٲشُر یا کانٛہہ مَدَر چھےٚ آسان یُس گۄڈٕ پٮ۪ٹھَے اِنٛگلِش چھےٚ ہیٚچھناوان کانٛہہ مَدَر چھِ آسان یِژھ کہِ یُس گۄڈٕنٮ۪تھٕے اُردوٗ چھِ ہیٚچھناوان اِسی لیے چھِ یِم ترٛےٚ ڈِفرَنٛٹ چیٖز ترٛےٚ ڈِفرَنٛٹ پٔرسَن کَران مگر اَگر أسۍ پَنُن کٲشٕر زبان تہِ پَنُن کٲشُر کَلچَر برٛونٛٹھ پَکناوو ہَر کُنہِ اِدارَن منٛز بَنو ہَر کُنہِ اِدارَن منٛز پھٔہلاوو لۄکٹٮ۪ن کَرو گۄڈٕ پٮ۪ٹھَے کٲشٕر پٲٹھۍ کَتھ بَڑٮ۪ن سۭتۍ تہِ کَرو کٲشٕر پٲٹھۍ کَتھ اَتھ مِلہِ اَکھ پایِسچَر اَکھ تہٕ اَتھ مِلہِ اَکھ وَتھٕ بَو تَمہِ کہِ وجہ سۭتۍ ہٮ۪کہِ سون اٮ۪جُکیشَن سِسٹَم تہِ گٔژھِتھ ٹھیٖک تہٕ اٮ۪جُکیشنَس منٛز تہِ چھُ یہِ کَران رول اَصٕل اٮ۪جُکیشنَس منٛز چھِ یہِ رول کَران أسۍ چھِ کٲشٕر پٲٹھۍ پَرناوان یِمَن چھُ اَصٕل پٲٹھۍ تَران سمٕجھ أسۍ چھِ بیٚیہِ کُنہِ لٮ۪نٛگویج منٛز پَرناوان تِمَن چھُنہٕ تَران تِتھ کٔنۍ سَمٕجھ کِہیٖنۍ اَمی چھُ اَکھ لٮ۪نٛگویج اَکھ رول کَران پَنُن اَدا ہر کُنہِ جایہِ اَسہِ چھُ باسان میٖنوایِل اَسہِ پیٚیہِ نہٕ کٲشٕر زبانہِ ہِنٛز ضوٚرَتھ کِہیٖنۍ مگر یُتھُے أسۍ پنٛنٮ۪ن شہرَن کُن چھِ گژھان پنٛنٮ۪ن گَرَن کُن چھِ گژھان اَسہِ چھُ بیٚیہِ ماحول سُے یاد پٮ۪وان یُس أسۍ کٲشرِس ماحولَس منٛز ٲسۍ آسان اَمہِ کِنۍ چھَس بہٕ گورمٮ۪نٛٹَس أپیٖل کَران اگر گورمٮ۪نٛٹَس باسان چھُ وٕنہِ تہِ چھُ موقعہٕ کانٛہہ کٲشٕر لٮ۪نٛگویج برٛونٛٹھ پَکناونَس واریاہ برٛونٛٹھ پَکناونہٕ گورمٮ۪نٛٹَس پَزِ اَتھ پٮ۪ٹھ واریاہ اَصٕل اِقتِدامات نیُن تہٕ کَرُن اَتھ منٛز یہِ سانہِ سِٹیٹہِ منٛز اوس کٲشرِ زَبانہِ ہُنٛد کَم پہَم وَتھٕ بَو مگر وۄنۍ کیٚنٛہہ ٹایِم یَنہٕ پٮ۪ٹھ گوٚو تَنہٕ چھُ اَتھ کٲشرِ زبانہِ واریاہ کیٚنٛہہ موقعہٕ تہِ مِلان مِلیو ونٛنَس وۄنۍ چھِ أسۍ ٹھیٹرَن منٛز ڈرٛاما بَناوان وۄنۍ چھِ أسۍ ٹھیٹرَن منٛز کِرٛیٹ کَران اَکھ یہِ تَمہِ کِنۍ چھُ اَسہِ تَتھ کٲشٕر لٮ۪نٛگویجہِ مِلان واریاہ پایِسچَر تہٕ واریاہ برٛونٛٹھ چھِ أسۍ پَکناوان اَسہِ پَزِ پنٛنہِ کٲشٕر لٮ۪نٛگویج دیُن واریاہ مَدتھ کَرُن تہٕ برٛونٛٹھ پَکناوُن برٛونٛٹھ برٛونٛٹھ پَکناوٕنۍ تہٕ برٛونٛٹھ واریاہ برٛونٛٹھ پَکناوٕنۍ باقی وَسلام